ییٚتہِ ییٚتہِ چھ ڈِفرنٛٹ ٹریٚڈِشنَل گیمٕز واریاہ گیمہٕ یِم گِنٛدان چھِ مگر میٚکس یۄس ٹوٗرِشٹَن پَزِ گِنٛدُن سۄ چھِ گَرم یَتھ وَنَان چھِ یَتھ سَنتولیے چھِ وَنَان یَتھ منٛز کیٛاہ چھِ کَران زٕ ٹیٖم چھِ أسۍ بَناوَان یتھ مَنٛز زٕ ٹیٖم چھِ بَناوان تہٕ کینٛہہ کَترٕ کھنٛج چھِ یِوان تھاونہٕ زٕ پانٛژھ کھڑا زٔمیٖنس پٮ۪ٹھ تہٕ اکھ موزٕ کھوٚر بال چھِ تُلان یُس اکھ پٕلیر اکہِ ٹیٖمُک پٕلیر چھِ لگاوان تٔمِس چھِ ترٛےٚ چانس چھِ آسان أکِس پٕلیر سُہ لگایہِ تِم کترِ کھنج ییٚلہِ ؤسۍ پیٚوان چھُ یُس اپوزِٹ ٹیٖمُک چھُ پَتہٕ چھِ آسَان اَپوزِٹ ٹیٖمَس چھِ سۄ بال آسَان لگاوٕنۍ واپَس تہٕ یِم بیاکھ ٹیٖم چھِ تٔمِس آسَان تِم تھوٚد تُلٕنۍ آرام سان تھاوٕنۍ پَتھر اگر اَپوزِٹ ٹیٖمُک لَگایہِ بال پَتہٕ یِیہِ سُہ پٔتۍ کِنۍ کٲنٛسہِ سُہ چھُ آسَان اَوُٹ اَتھ گیمہِ چھِ کَہر مَزٕ یہِ چھُ میٚگزِمَم یِوَان گِنٛدنہٕ ییٚتی کٔشیٖر منٛز میٚگزِمَم یِوَان گِنٛدنہٕ شُپینَس منٛز یَتھ گرم چھُ وَنان یہِ چھُ اَتھ چھُ کَہر مَزٕ ٹوٗرِسٹَن پَزِ یہِ گیم وٕچھٕنۍ یہِ چھِ فیمَس گیم ییٚتہِ پرٲنۍ گیم چھِ فیمَس چھِ